کوچھشَن چھُ مےٚ آمُت کہِ ژٕ ہیٚکھا پَننہِ ایریاچہِ کانٛہہ سَپوٹس ٹیٖم ؤنِتھ یُس زَن رِپریٚزنٛٹ چھ کَران سٹیٹ لیٚولہِ پیٚٹھ یا نیشنَل یا اِنٹَرنیشنَل لیٚولہِ پیٚٹھ یُس مےٚ چھُ باسان کہِ میٲنِس ایریاہَس مَنٛز چھُ نہٕ کانٛہہ سپوٹس ٹیٖم چاہے کُنتہِ فیٖلڈٕ سۭتۍ چاہے سُہ کِرکَٹ چھ والی بال چھےٚ فُٹ بال چھےٚ ٹیٚنس چھےٚ یا باقٕے یِم گیمٕز چھِ یِوان گِنٛدنہٕ ہاکی یتھ مَنٛز یِوان چھ یا باقٕے گیم تہٕ اتھ مَنٛز چھنہٕ میانہِ ایریاہَس مَنٛز کانٛہہ تہِ ٹیٖم یُس سٹیٹ لیٚولہِ پیٚٹھ یا اِنٹَرنیشنَل لیٚولہِ پیٚٹھ چھُ رِپریٚزیٚنٹ کَران ییٚتہِ چھُ یِوان زیادٕ تر یُس گا یُس ایریا یِم چھِ زیادٕ ڈِسٹرک لیٚوَل ٹورنَمنٹ گِنٛدان ڈِسٹرکَس تانۍ آسان محدوٗد یا زیادٕ سے زیاد ہیٚکَن یِم گٔژھِتھ تہٕ مان ژٕ بیٚکِس ڈِسٹرکَس مَنٛز اَلبَتہ یِم سٹیٹ لیٚولہِ مَنٛز سٲنٛۍ میٲنِس ایریاہَس مَنٛز کٕہٕنۍ اِنٹَرنیشنَل لیٚوَل چھنہٕ کَتھٕے تہٕ کانٛہہ کانٛہہ ٹیٖم یُس رِپریٚزیٚنٹ چھ کَران کُنتہِ پھیٖلڈَس مَنٛز سَپوٹکِس چاہے سُہ والی بال چھےٚ فُٹ بال چھےٚ یاں کِرکٹ چھےٚ زیادٕ چھِ ییٚتہ رُجہان کِرکَٹکُے سٲنِس ایریاہَس مَنٛز تہٕ کَشمیٖرَس مَنٛز تہِ چھ زیادٕ یِوان کِرکَٹٕے گِنٛدنہٕ اَلبَتہ میانہِ ایریاہَس چھُنہٕ کٕہٕنۍ تہِ ٹیٖم یُس رِپریٚزنٹ چھُ کَران سٹیٹ یا اِنٹرنیشنَل لیٚولہِ پیٚٹھ